ہیٚلو سلام وعلیکُم آ اَسہِ ہَسا ٲسۍ تھوڑا بہت اَسہِ اوس تُہٕنٛدِس عَلاقَس منٛز یُن ٹرٛیکِنٛگ پٮ۪ٹھ اَسہِ اوس تھوڑا بہت تُہٕنٛز ہیٚلٕپ ضروٗرت حظ تُہۍ ہیٚکِو اَسہِ ؤِنِتھ اَتہِ کۄس جاے چھِ اَسہِ سیٚف یَتھ منٛز أسۍ ٹرٛیکِنٛگ پٮ۪ٹھ ہٮ۪کو بِہِتھ سیٚف وغیرہ چَلان اَچھا اَسہِ چھِ سیٚفٹی وَغیرہ سۭتۍ اَسہِ چھِ پُلیٖس وُلیٖس سۭتۍ

اَچھا اَچھا

پرٛابلِم ہیٚکہِ گٔژھِتھ کِہیٖنۍ آ تُہۍ ہیٚکوا اَسہِ ؤنِتھ اَسہِ کیٛاہ کیٛاہ چھُ پَنٕنۍ خٲطرٕ تُلُن سۭتۍ وغیرہ یُس نہٕ اَسہِ پتہٕ بٔتھِ گژھِ پرٛابلِم اَچھا اَچھا اَچھا کِہیٖنۍ آ اَتھ کیٛاہ چھُ مطلب اَتھ کیٛاہ پرٛابلم چھِ اَگر أسۍ رسہٕ دار اَتھ تہِ آسیٛاہ اُلٹی اَچھا اَچھا اَچھا اَچھا چلو سۭتۍ آسُن آ آل اوٚوَر چھُ سورُے آسان سۭتۍ نِیُن ہاں اَچھا چلو اَسہِ کَرِو تَمی موٗجوٗب فون اَسہِ دوٚپ تۄہہِ نِش میلہِ ہیٚلٕپ تہٕ بیٚیہِ شُکریہ تہٕ تۄہہِ نِش مِلیٛاو تہٕ آ آ اَکھ چھُ اَسہِ یِم چھِ لگ بگ یہِ چھُ دَہ پنٛداہ سِٹوٗڈَنٛٹہٕ دَہ پنٛداہ سِٹوڈنٛٹہٕ ہاں آ

اَچھا شُکرِیا اَچھا اَچھا چَلو اَدٕ سا چلو ٹھیٖک حظ چھُ بہٕ کرہو تۅہہِ کَنفٲرٕم ہاں نہَ نہَ حظ نہَ بَس حظ شُکریہ اَسہِ اوس یی کَرُن کَنفٲرٕم تہٕ ٹرٛیکِنٛگ پٮ۪ٹھ کیٛاہ سیٚفٹی چھِ اَسہِ تُلٕنۍ سۭتۍ تُہُنٛد تِکیٛازِ تۄہہِ حظ چھُو پنُن علاقہٕ تۄہہِ آسوٕ پیِی بِلکُل چلو چلو أسۍ شُکریہ اَہَن حظ اَتھ حظ ٲس کَرٕنۍ کَنفٲرٕم تہٕ اَسہِ دوٚپ أسۍ کَرو گۄڈٕ تۄہے فون تُہُنٛدُے علاقہٕ تۄہہِ ہے آسوٕ پےَ تہٕ چَلو حظ شُکریہ ٹھیٖک حظ چھُ أسۍ حظ گژھو زٕ ترٛےٚ دۄہ باد چلو حظ شُکرِیہِ أسۍ کَرہو تۄہہِ فون تہٕ شُکریہ شُکریہ چلو حظ اَسلام علیکُم اَدٕ حظ اسلام علیکُم